وعلیکُم سلام سلامُ علیکُم ٹھیٖک چھِو حظ یہِ آ مےٚ حظ چھُ اَز بچہٕ بیمار یہِ ہیٚکہِ نہٕ سکوٗل یتھ کِہیٖنٛۍ آ آ تھٲوہوس لیٖو